بہٕ چھَس ہَر کانٛہہ ریسِپی بَناوان مگر اَکھ ریسِپی چھِ خاص سُہ گوٚو یہِ کہِ ٹماٹَر یہِ بیٚیہِ چھِ گَنٛڈٕ چھِ آسان ٹماٹر چھِ آسان ییٚلہِ بہٕ یِم بَناوان چھَس یِمَن چھَس بہٕ الگ الگ فراے کَران گۄڈٕ چھَس بہٕ ٹماٹر کَران مِکٕس جارَس منٛز پَتہٕ چھَس بہٕ ترٛاوان یَتھ تیٖلَس مَنٛزنٛز کَران چھَس بہٕ یِمَن فرٛے یُتھُے بہٕ مکلاوان چھَس یہِ پَتہٕ چھَس بہٕ ضروٗری اَتھ یہِ ترٛاوان اونِین ترٛاوان کیٛازِکہِ امہِ سۭتۍ چھِ واریاہ ٹیسٹ اَتھ گژھان بہٕ ترٛاو اَتھ گَنٛڈٕ یَتھ ٹیسٹ ترٛاو بہٕ یَتھ منٛزَن پَتہٕ کَرٕ بہٕ کٲم ترٛاوَس یہِ کَرٕ مِکِس اَتھ ٹمیٹہٕ ٹَماٹرَس منٛز تہٕ پَتہٕ گژھِ اَتھ واریاہ اَصٕل مَزٕ اَمہِ سۭتۍ اَمہِ سۭتۍ چھُ گژھان اَتھ ٹیسٹ تہِ تہٕ مَزٕ تہِ لَگان چھُ اَسہِ مَزٕ پَتہٕ یہِ بَتہٕ سۭتۍ کھٮ۪نَس تہٕ اگر بہٕ وۄَنۍ یہِ ژھٔری رَن مگر اَتھ اَتھ چھُنہٕ تیوٗت ٹیسٹ یِوان یوٗتاہ اَ یَتھ سۭتۍ چھُ یِوان مَزٕ بیٚیہِ گوٚو بیاکھ اَکھ سبزی چھِ سُہ گوٚو ہاکھ ہاکھ أسۍ رَنان چھِ اَتھ چھِ ضروٗری ضروٗری ضروٗری چھِ أسۍ گۄڈٕ اَتھ تراوان ییٚلہِ أسۍ یَتھ چھِ کَران ہاکھ چھِ أسۍ بَناوان گۄڈٕ چھِ أسۍ اَتھ یہِ سِوان پَتہٕ چھِ اَتھ ضٔروٗری أسۍ ییٚلہِ تیٖل چھِ اَتھ تراوان پَتہٕ چھِ ضٔروٗری گَنٛڈٕ اَکھ تراوان گوٚو اونَیٚن چھُ مَسٹ مَسٹ چھُ اونَیٚن ہَر کُنہِ سَبزی سُہ چھِ أسۍ فرٛے کَران تی تیٖلَس مَنٛز سُہ چھِ أسۍ ترٛاوان اَتھ منٛز تَمہِ سۭتۍ چھُ اَتھ واریاہ اَصٕل سُمایِل یِم یہِ یِوان واریاہ ٹیسٹ یِوان بیٚیہِ چھِ تَتھ سۭتۍ مَزٕ تہِ گَژھان تَمہِ سۭتۍ بیٚیہِ چھِ اَتھ اَمہِ سۭتۍ واریاہ اَصٕل مُشُک تہِ نیران بیٚیہِ چھِ أسۍ بَناوان واریاہ واریاہ سبزی گَرِ ٹَماٹَر تہِ ووٚن مےٚ ہاکھ تہِ و زیادٕ تَر چھِ أسۍ زیادٕ چھِ یِمَے کَشمیٖرَس منٛز چھِ زیادٕ پَسنٛد یِم کَران ہاکھ ٹَماٹَر آلوٗ تہِ چھِ أسۍ بَناوان مگر تَتھ تہِ گژھِ آسُن گَنڈٕ سۭتۍ تیٚلہِ چھُ تَتھ ٹیسٹ یِوان مطلب تۄہہِ ووٚنو مےٚ ہر کانٛہہ چیٖز چھُ أسۍ رَنان مطلب ہَر کانٛہہ چھِ سبزی چھِ أسۍ بَنان مگر زیادٕ چھِ أسۍ کَران کٲم اونیٚن چھِ گژھِ آسُن ضروٗری کیازِ کہِ ییٖتِس کالَس نہٕ اونِیَن تہٕ بیٚیہِ یہِ اَتھ کیٛاہ چھِ وَنان گارلِک یہِ رُہَن آسہِ تِیٖتِس کالَس چھُنہٕ سِنِس ٹیسٹ یِوان کِہیٖنۍ یِم زٕ چیٖز چھِ مَسٹ اَتھ منٛز یِم چھِ ضٔروٗری یِم چھِ ضٔروٗری آسان یِم زٕ چیٖز اَتھ سۭتۍ یہِ رَلاوٕنۍ تیٚلہِ یی اَتھ ٹیسٹ اَصٕل آ